ہیٚلو السلامُ علیکُم ٹھیٖک چھو حظ آ ٹھیٖک تُہۍ چھوا ٹھیٖک بس أسۍ چھِ ٹھیٖک أسۍ چھِ یہِ بہٕ چھَس یہِ غلام محمد حظ چھس بہٕ موٚزور پانٛژھ شیٚے ٲسۍ مےٚ ضرورت اہن حظ اَسہ اوس دانہ چھوٚمبُن

مےٚ چھِ دہ وُہ کنال چھوٚمبن اہن حظ اۭں

ریٹ ؤنِو حظ تُہۍ پانے بہٕ کیاہ ریٹ وَنہٕ یہِ چھ تۄہہِ پتہٕ آسان ٲٹھ شیٚتھ رۄپیہ یہِ سُہ حظ گوٚو زیادٕ ٲٹھ شیٚتھ رۄپیہ نَتہٕ کیاہ یہِ حظ چھُ زیادٕ گَژھان اگر حظ بہٕ تۄہہِ ٲٹھ شیٚتھ دِمہو تُہۍ أنوا بَتہٕ اورکُے کِنہ یورکُے مگر ٲٹھ شیٚتھ ما واتَن تیٚلہِ یمے دِمو وۄنۍ ساڑ شیٚے ہتھ تانۍ بَتہ بَتہٕ چاے چھوٗ نہ حظ یورکُے توے اگر تۄہہِ ٲٹھ شیٚتھ تہِ کَتہ گَژھَن پَتہٕ اگر تُہۍ ستھ ہتھ رۄپیہ نِیِو تہٕ تیٚلہ چھو تۄہہِ بَتہٕ اَنُن اورے سۭتۍ

اگر حظ تُہۍ ؤنِو تہٕ اگر حظ مٲنِو ستھ ہتھ رۄپیہ مگر بَتہٕ وَتہٕ گوٚو اورکُے آ آ ہے مےٚ ٲسۍ نہ حظ اوترٕ تم موٚزوٗر مےٚ ٲسۍ تھوڑا اوترٕ تم بانڈٕپورٕکۍ موٚزور أنمٕتۍ تمو حظ مون اکھ ٲسۍ تمن دِوان ساڈے شیٚے ہتھ بیٚیہِ اوٚن تمو بَتہٕ وَتہٕ اورکُے تِم حظ اَنہِ ہکھ بہٕ مگر تم چھِ تھوڑا آور وۄنۍ ؤنِو تُہی وۄنۍ کیاہ چھُو تُہۍ وَنان تہٕ نہ بَتہٕ کَتہِ گوٚو یورُک بَتہٕ أنِو تُہۍ سۭتی مےٚ میانہ گَر ما حظ چھو تۄہہِ اکُے کامہ دۄہ میانہ گَرِ چھو تۄہہِ واریاہ کٲم تُیے سُیے چھَس بہٕ تہِ وَنان تیٚلہ لگنو تۄہہِ خبر کٔژ دۄہ چلو بہٕ حظ کَر مَشوَر تہٕ وچھو گَرِکۍ تہِ کیاہ وَنَن ادٕ حظ